ڈانٕس چھُ سُہ اَکھ چیٖز یُس بہٕ گَرِ کَران چھَس یُس مےٚ اَکھ ہابی چھےٚ مےٚ چھُ نہٕ یہِ کانٛہہ ڈرٛیٖم کینٛہہ یہِ چھےٚ مےٚ اَکھ ہابی یُس بہٕ کَران چھَس یُس مےٚ مَدَد چھِ کَران کہِ یۄس تہِ مےٚ ٹؠنشَن چھِ آسان یا کینٛہہ ایٚنزایٹی چھِ آسان امہِ حِہ امہِ سۭتۍ چھَس بہٕ ہؠکان سۄ دوٗر کٔرِتھ یُتُے یوت نہٕ کینٛہہ ڈانٕس چھُ اکھ سُہ چیٖز کہِ بہٕ چھَس ہؠکان یُس مےٚ سۭتۍ کانٛہہ اِنسان آسہِ یا میانہِ وؠسہٕ آسہٕ اَگر تِم دُکھی آسَن بہٕ چھَسن بہٕ چھَس تیُتھ ماحول بَناوان ڈانس کہِ وَجہ سۭتۍ کہِ تِم گَژھن خۄش تِمَن یُس اؠنزایٹی چھےٚ یا یُس ڈِپریشَن چھِ تِم نیران تمہٕ مَنٛز نیٚبَر بیٚیہِ یُس گول اگر مےٚ موقعہٕ مِلیو بہٕ چھَس یَژھان کہِ بہٕ کَرٕ اَتھ منٛز کوٗشِش مگر یُتھ مےٚ ووٚن اوٚتانی کہِ بہٕ چھَس گۄڈٕ یَژھان میون گۄڈٕ نِچ ساروی کھۄتہٕ اِمپاٹَنٛٹ پرٛیارِٹی چھےٚ کہِ بہٕ بَنہہَ اکھ ڈاکٹر ڈاکٹَر پَتہٕ یِم تِہ میٲنۍ ہابی چھےٚ بہٕ چھَس یَژھان تِم پوٗرٕ کَرٕنۍ اگر مےٚ پَننہِ مٲلۍ ماجہِ یا پَننہِ فیملی سَپوٹ کوٚر تیٚلہِ